یُس ہَسا سانہِ ڈِسٹرک بارہمولہُک بارہمولہٕکۍ جَوان چھِ تِمَن ہَسا چھِ واریاہ واریاہ چیلینٛجَن تہٕ مو موقعن ہُنٛد سامنہٕ پیٚوان کَرُن کتھ کتھ مُت یا تہِ چھِ تِم بِچٲرۍ ایٚجُکیشنَس مَنٛز پَننٮ۪ن موقعن ہُنٛد سامنہٕ کَران تہٕ نَتہٕ چھِ روز بے روز روزگٲری مَنٛز تہٕ نَتہٕ چھِ لیٖڈَرشِپ مَطلَب کہِ کٲنٛسہِ گایِڈ کَرنہٕ خٲطرٕ گۄڈنیٚتھ اگر أسۍ وٕچھو یُس ہسا سانہِ ڈسٹرکُک ڈِسٹرک بارہمولہُک اکھ نوجَوان چھُ وٕنکیٚنَس اگر أسۍ پَڑاے ہٕنٛز کتھ نِمو گۄڈنیٚتھ یُس ہَسا سانہِ ڈِسٹرک بارہمولہُک اکھ جَوان چھُ گۄڈنیٚتھ چھ اگر یہِ بِچور غریٖب فیملی سۭتۍ آسہِ بِلانٛگ کَران تہٕ پَران چھِ یہِ ٹیٚنتھَس تام تمہِ پَتہٕ چھِ یہِ ٹُویلتھَس تام تہِ پَران تمہِ وِز آے تمہِ پَتہٕ اگر أمِس بِچارَس مَطلَ کہِ أمس واریَہَن چھِ آسان مُختلِف تا مَطلَب کہِ تَمَنّا یا تہِ گوٚژھُس بہٕ ڈاکٹر بَنُن نَتہٕ گوٚژھ بہٕ اِنجیٖنیر بَنُن مُختَلِف تَمَنّا آرزوٗ چھِ آسان مُختَلِف قٕسم مَطلَب کہِ لوٗکَن گۄڈنیٚتھ اگر وۄنۍ یہِ بِچور أمۍ وۄنۍ کوٚر أمۍ پَننہِ غریٖبی حساب وۄنۍ کوٚر أمۍ ایٚم اے کوٚرُن بی ایٚڈ کوٚرُن تہٕ پَتہٕ ہَسا چھِ أمِس بِچارس آسان روزگارٕچ فکر یہِ تہِ چھُ آسان پَننہِ جایہِ سونٛچان أمۍ أکۍ مٲلۍ مٲجۍ پَرنووُس بہٕ پَننہِ غریٖبی حِساب یوٗتاہ وۄنۍ ہَسا گٔژھٕس بہٕ بہٕ ہَسا گوٚژھُس یہِ ہَسا چھِ آسان پَننہِ جایہِ شَرمَنٛد اگر أمۍ پَننہِ مٲلۍ مٲجۍ بہٕ یوٗتَاہ پَرنووُس وۄنۍ گَژھہٕ ہہَ بہٕ یِمَن أمِس مٲلِس ماجہِ تہِ امہِ مَطلَب کہِ یُس أمۍ مےٚ خٲطرٕ مَطلَب زیوٗن أمۍ غریٖبی حِسہٕ اتھ غریٖبی باوٚوجوٗد تہِ زیوٗن أمۍ مےٚ خٲطرٕ بہٕ پَرنونَس وۄنۍ ہَسا کٔر مےٚ محنَت مےٚ ہَسا پوٚر مےٚ کوٚر ایٚم اے کوٚرُم بی ایٚڈ کوٚرُم ایٚم ایٚڈ کوٚرُن وۄنۍ ہَسا چھُ أمس آسان اکھ تَمَنّا یُس مےٚ أمۍ مٲلۍ مٲجۍ تَتہِ پیٹھِ لوگ اِتھِ غریٖبی مَنٛز تہِ بہٕ ہَسا یہِ ہَسا چھِ آسان یہِ تَمَنا یہِ خٲہِش کَران وۄنۍ ہَسا گَژھٕ ہہَ بہٕ مُلٲزِم لَگُن بہٕ آسہٕ بہٕ کَر واتناوہا پَننِس مٲلِس ماجہِ آرام پَننہِ مُلازمَت سۭتۍ بہٕ اَگر مُلٲزِم بہٕ لَگہٕ ہہَ توتہِ دِی ہے مےٚ سَرکار تَنخواہ یا کینٛہہ مُعاوضہٕ دی ہَم بہٕ ہَسا یُس ہَسا میون مول موج چھُ وٕنیُک تام اگر یِمو سَختی تُجے وٕنۍ کہِ پیٹھٕ وٕنۍ کہِ پَتہٕ اَگر ہَسا بہٕ مُلٲزِم لوٚگُس یہِ سَختی گَژھ ہے یِہٕنٛز دوٗر تمیُک بیٚیہِ ہَسا چھِ اگر ہَسا پَتہٕ ہَسا چھُ یہِ بیٚیہِ ہَسا چھِ یہِ لیٖڈَرشِپ کُنہِ یتھ مَنٛز مَطلَب کہِ أمِس تہِ واریاہ گول آسان واریاہ ایم واریاہ تَمَنّا چھِ أمس تہِ آسان وۄنۍ چھُ جُڑان یہِ کُنہِ وِز پتہٕ چھ یہِ لاگان بِچور اکھ قَیادَت کَرٕنۍ لیٖڈَرشِپ کَرٕنۍ امہِ سۭتۍ کہِ بیٚیہِ ہَسا چھ سونٛچان یِم ہَسا میانہِ ڈِسٹرک بارہمولہٕکۍ یِم یوٗ جَوان چھِ یِمَن ہَسا گَژھِ ڈیٚولَپمنٹ گَژھٕنۍ یِم ہَسا گَژھَن دۄہ کھۄتہٕ دۄہ ترقی کُن گَژھٕنۍ بیٚیہِ ہَسا یُس ڈِسٹرک بارا بارہمولہٕکۍ جَوان چھِ بیٚیہِ وٕنکیٚنَس اگر ہَسا وٕچھو زیا زیادٕ پَہَمَتھ ہَسا سٲنۍ یِم ڈِسٹرک بارہمولہٕکۍ جَوان چھِ یِم نَسا چھِنہٕ وٕنکیٚنَس نہَ چھِ یِم بِچٲرۍ ایٚجُ تعلیٖم تہِ چھِ یِمَن حٲص تعلیٖم تہِ چھِ یِمَو حٲصل کٔرمٕژ وۄنۍ اگر نہٕ بِچٲرۍ یِم مُلٲزِم وُلٲزِم بَنے توتہِ ہَسا چھِ یِم پَتہٕ بِچٲرۍ یَژھان پَتہٕ ہَسا چھِ یِم پَننی کینٛہہ کاربار کَران یتھ سۭتۍ یِم یَتھ مَنٛز یِم لۄکٕٹۍ مۄکٕٹۍ توتہِ بِزنِس مین چھِ بَنان